سَلام علیکُم آ منظوٗر صٲب چھُو حظ آ بہٕ حظ چھُس فیاض احمد آ تُہۍ چھُو نہَ حظ یہِ دۄد کٕنان ییٚتہِ سِریٖنگرٕ آ بہٕ چھُس تُہٕنٛدے کالنی منٛز روزان أتی سریٖنگرے آ تُہۍ پرٛزٕنوہوس کَتھ کُس چھُ بہٕ آ بہٕ چھُس فیاض صٲب ژٕ وَن شُرۍ وُرۍ چھا ٹھیٖک آ شُکُرحظ گرِ چھِوا ٹھیٖک آ یہِ وَن حظ مےٚ أسۍ ٲسۍ نا ژےٚ نِش نِوان پٔر ڈے یہِ دۄد کِلوٗ کِلوٗ صُبحٲے صُبحٲے آ تۄہہِ چھُنا دۄدٕ دُکان تٔتی چوکس منٛز آ مےٚ اوس اَمہِ باپتھ کَریام کال ژٕ ونہکھ پرٛون حِساب کیٛاہ چھُ اَتہِ ژٕ دِیٖہکھ اَتہِ نظر تہٕ مےٚ اوس نہٕ وۅنۍ دۄد نِیُن تۄہہِ نِش کیٚنٛہہ وجہ نہَ حظ چھُنہٕ کِہیٖنۍ وجہ چھُ یِتھٕ پٲٹھۍ تہٕ مےٚ چھُ وۅنۍ گَژھُن رٮ۪تس کھنٛڈس دوٚپ مےٚ ٹرانٛسفر بیٚیِس یہِ یَتھ یور شہرس منٛز آ مےٚ چھُنہٕ وۅنۍ اَتہِ روزُن تَمہِ موٗجوٗب مےٚ چھُ وۅنۍ اٮ۪ڈرس کَرُن چینٛج أسۍ گَژھو سٲری حالس توٗرۍ أسۍ ترو جوٚم کُن حالا آ تمٔۍ ووٚن ژٕ دِ اَتہِ اَچھا تِتہِ چھُ ٹھیٖک اَگر ژٕ وُچھکھ دِ تیٚلہِ جلدی نظر دَہ ساس اَچھا پٔتمہِ لٹہِ کوٗتاہ ترٛایاے مےٚ یُتھُے پٔتمہِ لٹہِ اَسہِ حِساب کَریاو اَچھا ساس رۄپیہِ چھُ مےٚ بَقایا اَچھا ژٕ وَن مےٚ ژےٚ چھُیا چَک ضروٗرت کِنہٕ اٮ۪م پےٚ کَرٕ بہٕ اَچھا اٮ۪م پےٚ یی ژٕ وَن مےٚ تَمہِ بہٕ اور گژھنہٕ برٛونٛہہ اوس مےٚ فنٛگشن اکھ گَرِ آ مےٚ اوس تَمہِ باپتھ تہِ دۄد ضروٗرت ژٕ ہٮ۪کٕکھا مےٚ دۄدس پانٛژھ کِلوٗ دِتھ گۄڈٕ آ مگر زامُت دۄد چھُ مےٚ پانٛژھ کِلو ضوٗرت تہٕ ڈاے کِلو چھِ مےٚ ضروٗرت ہُہ دۄد اوم دۄد مےٚ چھِ کٲلۍکٮ۪تھٕے ضروٗرت تہٕ تَمہِ پتہٕ چھُِ مےٚ اوٗرۍ نیرُن تَمہِ پتہٕ نِمو نہٕ أسۍ تۄہہِ نِش دۄد آ تَمہِ پتہٕ نِمو نہٕ أسۍ تۄہہِ نِش دۄد وۄد کِہیٖنۍ آ تۄہہِ کٔرِو سۅ کٲم تُہۍ وُچھُو کوتاہ واتہِ اتھ پتہٕ ٹوٹلس منٛز پتہٕ دِمہو بہٕ تۅہہِ اَکے ساتہٕ پونٛسہٕ آ تُہۍ سوٗزِو یِم دۄدس پانٛژہ کِلوٗ سوٗزِو تُہۍ مےٚ گَرٕ فِلحال آ تَمہِ پتہٕ کَرٕ بہٕ کٲم تہٕ بہٕ نِمہٕ نہٕ تۄہہِ نِش دۄد کیٚنٛہہ مےٚ چھُ اورے وۅنۍ کَرُن تٔتی بیٚیِس شہرس منٛز دۄد صحیح آ باقٕے باقٕے چھُو حظ ٹھیٖک اَدٕ حظ اَدٕ حظ بِہِو حظ